اگر أسۍ کَتھ کَرو زبانن ہِنز اگر ہِندوستانٕچ کَتھ کَرو یَتھ منٛز چھِ یوان واریاہ زبانہٕ بولنہٕ ہندوستانَس منٛز چھِ اٹھووُہ سِٹیٹہٕ بیٚیہِ چھِ سَتھ یونِیَن ٹیرِٹری تہِ ہَر أکِس ہَر أکِس سِٹیٹَس منٛز تہٕ بیٚیہِ ہَر أکِس یونِیَن ٹیرِٹری منٛز چھِ الگ الگ زبانہٕ یِوان بولنہٕ اگر أسۍ کَتھ کَرو وۄنۍ کٔشیٖر ہِنز کا کَشمیٖرَس منٛز چھےٚ کٲشِر زبان یوان بولنہٕ ییٚمہِ سۭتۍ کہِ اَکھ کٲشُر چھُ یوان پرزٕناونہٕ اگر سُہ بیٚیہِ کُنہِ سٹیٹ منٛز یا یونیَن ٹیرِٹری منٛز آسہِ اَسہِ پَزِ نہٕ پَنٕنۍ مادری زبان یہِ مٔشراوٕنۍ کیٚنٛہہ اَسہِ پَزِ یہِ ہَمیشہٕ پراموٹ کَرٕنۍ ہَر کُنہِ جایہِ چاہے أسۍ اِنڈیا سی مَنٛز آسو یا فوارنَس منٛز آسو اَسہِ پَزِ پَنٕنۍ لینگویج یا کٲشِر زبان پراموٹ کَرٕنۍ تہٕ اگر وۄنۍ أسۍ کَتھ کَرو کٲشِر مطلب زبانہِ ہٕنٛز یہِ چھَنہٕ او اوتھٕے تام مہدوٗد روزان کیٚنٛہہ کہِ أسۍ کَرو خٲلی کَتھ اَتھ منٛز اَسہِ پَزِ یہِ مطلب اَتھ اَسہِ پَزِ اَتھ منٛز لٮ۪کھُن تہِ ناوٕلز تہِ پَزن لٮ۪کھٕنۍ یا باقٕے چیٖز چھِ شٲعری چھِ سۄتہِ پَزِ اَسہِ اَتھ منٛز کَرٕنۍ اگر أسۍ کَتھ کَرو مَرثی یَن ہٕنز تِم تہِ آسہٕ گۄڈنٮ۪تھ یوان لٮ۪کھنہٕ ہا کشمیٖری مطلب کٲشِر زبانہِ منٛز تہٕ بیٚیہِ پٔرشِیَنس منٛز ٲسۍ یوان گۄڈنٮ۪تھ یہِ مَرثِیہ لٮ۪کھنہٕ